ہیٚلو اسلام علیکُم تُہۍ چھِو حظ یہِ شِکارا رایِڈ وٲلۍ مےٚ حظ اوس یہِ مےٚ حظ چھُ بَڈٕ شوق بہٕ کَرٕہا چار چناری تام حظ شِکارا رایِڈ کَرٕہا بہٕ تور تام کوٗت حظ أسۍ حظ چھِ ژور نَفر اَہَن حظ آ اَپٲرۍ کٕم اَپٲرۍ کۄس کۄس جاے چھِ یِوان اَپٲرۍ اَچھا ٹھیٖک

اَچھا ٹھیٖک شِکارَس منٛز چھا حظ ہٮ۪کان اگر بۄچھِ وۅچھِ شُرۍ وُرۍ چھِ آسان کیٚنٛہہ اتھ منٛز چھا حظ ہٮ۪کان کھٮ۪ن چٮ۪ن کھٮ۪تھ کیٚنٛہہ کِنہٕ اِتھَے کٔنۍ اَچھا اَچھا ٹھیٖک اَچھا ٹھیٖک ٹھیٖک تن مےٚ کوٗتاہ ہیٚیِو تُہۍ تور تام گۄڈٕ تُہۍ حظ چھُو واریاہ وَنان یہِ ہتہٕ حظ یہِ گوٚو واریاہ تُہۍ چھُو واریاہ کیٚنٛہہ کَم گژھیٛا أسۍ چھِ ژور نَفر وۅنۍ وۅنۍ کٔرو کیٚنٛہہ کَم اَسہِ تہِ حظ نہَ حظ نہَ کَم کٔرِو حظ کیٚنٛہہ وۅنۍ چھِ اَسہِ چھُ یِمَن تہِ شوق چار چِناری وُچھنُک اَپٲرۍ کِنۍ یہِ جاے واے وُچھنَس تہِ حظ نَہ حظ تُہۍ کٔرِو حظ وۅنۍ کیٚنٛہہ ڈِسکاوُنٛٹ گژھِ نا حظ اَسہِ وۅنۍ پَتہٕ اَنو بہٕ تۄہہِ باقٕے باقٕے کَسٹٕمر کھٮ۪ن چٮ۪ن ورٲے اَچھا ٹھیٖک کٔژَن گنٛٹن منٛز أنِو تُہۍ ہیٚکہِ تُہۍ کٔژن گنٛٹن منٛز ہیٚکِو تُہۍ اَسہِ یہِ نژٕنٲوِتھ ہٲوِتھ ترٛٮ۪ن ژۄن گنٛٹن منٛز اَچھا ٹھیٖک ٹھیٖک شامَن کور تام أنِو تُہۍ اَسہِ واپَس تیٚلہِ اَچھا ٹھیٖک ٹھیٖک چلو تُہۍ کٔرِو وۅنۍ کَم تہٕ تیٚلہِ کَرو أسۍ ڈَن تہٕ تُہۍ کٔرِو تیٚلہِ کَم اَچھا ٹھیٖک اَچھا ٹھیٖک ٹھیٖک اَدٕ حظ تیٚلہِ چھُو ٹھیٖک وۅنۍ کَتٮ۪تھ چھُ اَسہِ پرٛارُن چلو ٹھیٖک چھُ ٹھیٖک چھُ چلو بِہِو بِہِو چلو اسَلام علیکُم